سلام علیکُم وعلیکُم اسلام اہن حظ اصل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اہن حظ ؤنِو حظ اہن حظ اہن حظ آ مےٚ چھِ ییٚکیاہ ریٚجِسٹری ییٚتھی بہٕ کَرٕ ییٚتھی چَک اَٹینڈینس تمۍ سٕنٛز اَٹینڈینس چھ واریاہ اصل آ پَران تہ چھ واریاہ اصل اہن حظ آ نہ حظ نہ واریاہ اصل واریاہ اصل پَران چھ یہ واریاہ اصل اہن حظ آ بیٚیہِ چھو حظ ٹھیٖک بیٚیہِ کیاہ حظ چھُ وَنُن تی پران چھِ یہِ واریاہ اصل عایشہ فاطمہ چھِ پران واریاہ اصل آ ٹھیٖک بیٚیہِ چلو ٹھیٖک چھُ کینٛہہ چھُ نہٕ کال گَژھِ کَرُن بیٚیہِ چھو ٹھیٖک بیٚیہِ مہ حظ چھُ کینٛہہ وَنُن اَٹینڈینس تہ چھِ ٹھیٖک پَران تہِ چھِ واریاہ اصل سورُے کینٛہہ چھُ ٹھیٖک ڈِسِپلن تہِ چھُ ٹھیٖک آ اوکے جی اوکے باے وعلیکُم اَسَلام سلام علیکُم